شُکُر خۄدایَس کُن زِندگی منٛز آے واریاہ مُشکِلات تہِ مان ژٕ مےٚ اوس نوکری گژھُن نوکری ییٚلہِ سِلٮ۪کٹ گٔے یِمَن فارمَن اوس آسان ڈٮ۪ڈ لایِن گۄڈٕ کٔر گرٛٮ۪جویشَن گرٛٮ۪جویشنہِ منٛز ٲس آسان ڈٮ۪ڈ لایِن پَتہٕ کوٚر اٮ۪م اٮ۪س سی اٮ۪م اٮ۪س سی منٛز ٲس آسان ڈٮ۪ڈ لایِن پَتہٕ کوٚر پی اٮ۪چ ڈی پی اٮ۪چ ڈی منٛز اوس حظ آسان ڈٮ۪ڈ لایِن مان ژٕ واریاہ اَپٕس اینٛڈ ڈاوُن چھِ یِوان زِندگی منٛز پَتہٕ چھِ کینٛہہ نہ تہٕ کینٛہہ اِنسان کینٛہہ حٲصِل کَران اللہ تعلیٰ کَرِ سون تہِ اَسہِ تہِ بنو کینٛہہ اِنشاءاللہ کَرو کینٛہہ اَصلٕے حٲصِل زِندگی منٛز یہِ اَسہِ پیوٚو واریاہ مُشکِلات چھِ پٮ۪وان تُلٕنۍ ٹایمہٕ برونٛٹھٕے اگر اِنسانَس اِنسان نارمٔلی شۄنٛگان چھِ اَکھ عام اِنسان سَتھ تہٕ ٲٹھ گنٛٹہٕ یُس شُر پَرِ تٔمِس چھِ ژور گنٛٹہٕ پٮ۪وان مٮ۪کزِمَم شۄنٛگُن تِمَن ژورَن گنٛٹَن پَرُن پَنُن ٹایِم مٮ۪نیج کَرُن غذہَس خٲطرٕ ٹایِم مٮ۪نیج کَرُن مان ژٕ چاے بَتہٕ یِمَن خٲطرٕ ٹایِم مٮ۪نیج کَرنہٕ خٲطرٕ چھِ پٮ۪وان اِنسانَس واریاہ کوٗشِش کَرٕنۍ اِنسان گژھِ نہٕ پنٛنہِ یِم یُس أمِس یہِ أچیٖو چھِ کَرُن یہِ گول أچیٖو چھِ کَرُن أمِس گژھِ نہٕ اَمہِ نِش گژھِ نہٕ یہِ ڈَلُن کینٛہہ اگر یہِ ڈوٚل یہِ ہیٚکہِ نہٕ پَنُن یہِ یُس أمِس مقصد چھُ سُہ ہیٚکہِ نہٕ یہِ پوٗرٕ کٔرِتھ کِہیٖنۍ